اَسلامُ علیکُم آ مےٚ حظ کوٚر آرڈَر نایِکی پٮ۪ٹھ اَکھ شوٗز یُس مےٚ تَتھ سۭتۍ پازِٹیٛوٗ ایکٕسپیٖرنَس روٗد تَتھ حظ درٛاو واریاہ ٹایِم تَتھ حظ درٛایہِ لگ بگ ژور ؤری بیٚیہِ حظ لوگ مےٚ سُہ وَنٛدَس تہِ رٮ۪تہٕ کالَس تہِ تَتھ تَتھ درٛاو مےٚ واریاہ ٹایِم بیٚیہِ چھُ سُہ تِتھُے یُتھ مےٚ سُہ تَمہِ ساتہٕ اوٚن آ یہِ چھُ میٛون نایِکی پرٛوڈک پرٛوڈکٹہٕ یہِ چھُ میٛون فٔسٹ پرٛوڈکٹہٕ نایِکی یُک اَتھ سۭتۍ درٛاو مےٚ واریاہ واریاہ پازِٹیٛوٗ ایکٕسپیٖرنَس اَتھ درٛاو واریاہ زیادٕ کال بیٚیہِ لوگ مےٚ سُہ واریاہَس ٹایِمَس لوگ مےٚ سُہ لگ بگ لوگ مےٚ سُہ ژورَن ؤرۍیَن سُہ چھُ تِتھُے یُتھ مےٚ سُہ تَمہِ ساتہٕ اوٚنمُت چھُ